اَسہِ حظ اوٚن اکھ پروڈکٹ اکھ اَسہِ اوٚن ہاٹ کیس اکھ سُہ حظ اوٚن اَسہِ اَکہِ کراکری سٹور پٮ۪ٹھ سُہ چھُ واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل تَتھ چھِ پانٛژھ ڈَبہٕ تَمِکۍ تِمن پانٛژن ڈَبن چھ واریاہ زیادٕ اَصٕل پٲٹھۍ منٛزٕ جگہہ تتھ منٛز ہٮ۪کو اصل پٲٹھۍ واریاہ بَتہٕ بٔرِتھ یا سیُن آسہِ بَرُن سُہ تہِ چھِ ہٮ۪کان واریاہ اَصٕل پٲٹھۍ بٔرِتھ تہٕ پانٛژوٕنی ڈَبن چھِس پنٕنۍ پانٛژھ پانٛژھ ڈَکھنہٕ سۭتۍ بیٚیہِ چھِ تَتھ منٛز تَتھ ہاٹ کیسس منٛز لۄکٕٹۍ زٕ ڈَبہٕ پیٖنتۍ تِمن ڈَبن دۄن منٛز چھِ ہٮ۪کان انسان کیٚنٛہہ نوٗن یا کیٚنٛہہ مرژٕوانگن کیری کٔرِتھ تہٕ بیٚیہِ چھِ تَتھ منٛز بیاکھ اکھ ڈَبہٕ یِوان تَتھ منٛز چھِ ہٮ۪کان أسۍ یِہٕے ژیٚٹنۍ ویٚٹنۍ تہٕ بیٚیہِ چھُ تَمیُک یُس نیبرِم اکھ سٹرکچر چھُ سُہ چھُ واریاہ زیادٕ اَصٕل تَتھ چھُ پرِنٹ تہِ واریاہ زیادٕ اَصٕل تَمہِ کِس پرنٹس منٛز چھ تھوڑا سیٖنری ہِش بَنٲیِتھ پرانہِ زَمانٕچ تھوڑا تِم پرٲنۍ مکانہٕ بَنٲیِتھ پرٲنۍ تِم گرٕ بَنٲیِتھ پرٲنۍ تِم سڑکہٕ بَنٲیِتھ تہٕ پرانہِ زَمانٕکۍ لُکھ کِتھ کٔنۍ ٲسۍ روزان تہٕ تِم تہِ چھِ تَتھ منٛز بَنٲیِتھ سۄ چھ واریاہ زیادٕ اَصٕل سیٖنری تَتھ منٛز بَنٲیِتھ تَمہِ سۭتۍ چھُ گژھان واریاہ زیادٕ اِنسانَس دِل خۄش تہٕ بیٚیہِ یُس تَمیُک تٕم بۄکٕس چھِ تِم ہٮ۪کوکھ تَتھ منٛز یِتُھے أسۍ تَتھ منٛز بران چھِ اَگر أسۍ تَتھ منٛز سیُن بَرو بَتہٕ بَرو یا کیٚنٛہہ بَرو تِم چھِ تتھ منٛز واریاہ زیادٕ گَرم روزان تہٕ اَسہِ نِیو اوٚترٕ أکِس پِکنِکس منٛز سُہ سۭتۍ تَتہِ گٔیے لُکھ واریاہ زیادٕ تَتھ وٕچھِتھ خۄش تہٕ تِمو ووٚن تہٕ اسہِ کہِ تۄہہِ کَتہِ چھُو یہِ اوٚنمُت بیٚیہِ یُس اَسہِ تَتھ منٛز سیُن سُلی اوس بوٚرمُت سُہ اوس تتٮ۪ن اَسہِ کھٮ۪و ترٛیہِ بَجہِ لگ بگ بَتہٕ سُہ اوس ترٛیہِ بَجہِ تہِ واریاہ زیادٕ گرم تہ بیٚیہِ یُس تَتھ منٛز بَتہٕ اوس اسہِ بورمُت سُہ تہِ اوس واریاہ زیادٕ گرم تہٕ پَتہٕ ووٚن اَسہِ تِمن تتٮ۪ن یِم تہِ ٲسۍ تہٕ بیٚیہِ سَمکھے اَسہِ تَتٮ۪ن تِم پَنٕنۍ زٕ ترٛےٚ ہمسایہ تمن تہِ گوٚو واریاہ زیادٕ سُہ خۄش تِمو دوٚپ اسہِ تۄہہِ کتہِ اوٚنوٕ یہِ اَسہِ حظ اَسہِ ووٚن تِمن سُہ اٮ۪ڈرَس تتٮ۪ن اَسہِ دوٚپُکھ اَسہِ اوٚن شُپین یُس کراکری سٹور چھُ تَتھ منٛز چھِ تَتھ چھِ وَنان ڈار اینڈ کو تَمی پٮ۪ٹھ اوٚن اَسہِ یہِ تہٕ تِمو کو سُہ چھُ واریاہ زیادٕ اَصٕل تہٕ تِمو تراوو تَمہِ ساتہٕ کہِ أسۍ اَنو یہِ تِمن نش تہٕ أسۍ تہِ کرو پریفر أسۍ تہِ دِمو اَتھ پریفرَنٕس واریاہ زیادٕ اَصٕل پٲٹھۍ تِکیازِ کہِ تِمو وٕچھ اَمیُک تِمو وٕچھِ امِچ اَمِکۍ ڈَبہٕ تہِ وٕچھِکھ امیُک نٮ۪برِم یہِ یُس یہِ یَتھ منٛز یہِ بران چھِ سُہ بوٚڑ اکھ ڈَبہٕ تِتہِ وٕچھُکھ بیٚیہِ وٕچھُکھ تَتھ منٛز تَمہِ ٹایمہٕ تہِ اوس اَتھ منٛز واریاہ زیادٕ گرم سُہ سیُن تہٕ بَتہٕ اَمہِ موٗجوٗب کوٚر تِمو پَتہٕ دوٚپُکھ أسۍ تہِ کرو یِہوے أسۍ تہِ اَنون یِہوے ہاٹ کیس پَتہٕ تاکہِ یہِ گژھِ کیری کَرُن یا پِکِنکن وِکنِکن پٮ۪ٹھ چھُ گژھان یہِ واریاہ زیادٕ اَصٕل پَکناوُن تِکیازِ کہِ تَتھ منٛز چھُ واریاہ زیادٕ اَصٕل یہِ روزان بیٚیہِ چھُ تَتھ منٛز گژھان اکھ کَتھ کہِ یُس اِنسان اَگرأسۍ سیُن برو یا بَتہٕ بَرو سُہ چھُ نہٕ تَتھ تَتھ چھ آسان تتھ چھِ ڈبن تِم ڈَکھنہٕ واریاہ زیادٕ ٹایِٹ تمہِ سۭتۍ چھُنہٕ یوان چھکراونہٕ اورٕ یورٕ کیٚنٛہہ تَمہِ سۭتۍ چھُ سُہ واریاہ زیادٕ اَصٕل روزان تہٕ اَسہِ چھُ نہٕ تَمہِ سۭتۍ سۄ گانٛد وانٛد چھنہٕ تِمن ڈَبن آسان ؤژھ مٕژ کیٚنٛہہ تِم چھِ روزان صاف تہٕ شفاف تہٕ اِنسان چھُ ہٮ۪کان آرام سان تِمن منٛز پَتہٕ کھٮ۪تھ چٮ۪تھ اَصٕل پٲٹھۍ تہٕ بہٕ چھَس سارنٕے سَجیسٹ کران بہٕ چھَس پَنٕنٮ۪ن ہمساین تہِ یا یِم مےٚ پَنٕنۍ فرینٛڈٕس چھِ بہٕ چھَس تِمن تہِ سَجیسٹ کران کہِ تِم اَگر چاہن تِم ہٮ۪کن سُہ ہاٹ کیس أنِتھ اٮ۪ڈرَس چھُکھ بَٹہٕ بوٗرا بٹہٕ پوٗرا پی ایچ ای اَپوزِٹ پی ایچ ای شوپِیان تہٕ تِم چھِ ہٮ۪کن تَتٮ۪ن أنِتھ تَتھ چھُ دُکان یَتھ کراکری سُٹورَس ناو ڈار اینٛڈ کو تھیٚنکیوٗ